وعلیکُم اسلام وعلیکُم اسلام آ شُکُر خۄدایَس کُن آ

آ آ مےٚ چھِ شاپ دُکان تُہۍ چھُوا کۄنٛگ وَنان آ آ صحیح صحیح آ یہِ چھِ گژھان مطلب تَتھ چھِ گرٛامہٕ پٲٹھۍ گژھان ریٹ گرٛام کِلوٗ پَتہٕ یہِ چھُ درٛۅگ گژھان واریاہ یہِ چھُ گژھان پانٛژھ تٕرٛہ شَتھ رۄپیہِ گرٛام گژھان پانٛژھ تٕرٛہ شَتھ مگر آرجِن تَتھ چھِنہٕ حظ آسان فرق چھِناہ حظ آسان تۄہہِ دیٖوٕ بیٛاکھ اَٹھوُہ ہے شَتھ سَتوٚوُہ ہَے شَتھ پٕنٛژٕہَے شَتھ مگر فرق چھےٚ وۅنۍ کھس تہٕ وُچھِو تُہۍ یِیِو برٛونٛہہ کُن سُہ تہِ أنۍہوٗن تہٕ یُس تۄہہِ دِوان چھُ ترٛیٚیہِ ساسہِ تہٕ پَتہٕ یِیِو مےٚ نِش تہٕ پَتہٕ چھُ سہلٕے مَسلہٕ بہٕ ترٛاوَس رۄپیَس اَکھ زٕ ہَتھ تہٕ مگر فرق وُچھ زیٚو تُہۍ کٲژاہ فرق آسہِ أسۍ چھِ کَنٹِنیوٗ آسان شاپ اوٚپُن ییٚمہِ وِزِ تُہۍ یِیِو تَمہِ وِزِ